ہیٚلو السلام علیکُم تُہۍ چھُو حظ یہِ بورڈَر کٕنان مےٚ حظ اوس بورڈَر ٹرٛیٚکٹَر اَکھ ضروٗرت کٔہہِ چھُ گژھان آچھا ٹھیٖک چلو أسۍ حظ یِمو پَتہٕ تۄہہِ نِش تہٕ أتی کَرو اصٕل پٲٹھۍ کَتھ ٹھیٖک چھُ نَہ حظ چلو جناب شُکریہ